آ یہِ چھُ پَزَر زِ سوشَل میٖڈیا کہِ وجہ سۭتۍ بیٚیہِ یۄس تہِ آز ٹیکنالجی آیہِ یہِ کیٛاہ تانۍ آنلاین ڈانسِنٛگ کہِ ٹوٗشَن یِمو سۭتۍ پیٚو واریاہ زیادٕ اِمپیکٹہٕ أکِس ڈانٕس اِنڈَسٹِرٛی تِکیازِ ڈانٕس اِنڈَسٹِرٛی چھےٚ نہٕ اَکھ ڈانٕس اِنڈَسٹِرٛی آسان یہِ چھےٚ واریاہَن اِنسانَن ہٕنٛز روزگار آسان کٲنٛسہِ اِنسانَن ہُنٛد خاب آسان واریاہَن گَرَن ہٕنٛز اُمید آسان یِم سٲری چیٖز رٔلِتھ چھِ اَکھ ڈانٕس اکیڈمی یا ڈانٕس اِنڈَسٹری بَنان مگر اَز کیاہ کوٚر اَز یہِ ڈانٔس ایٚکیڈَمَن منٛز ہیٚچھُن چھُ تَتہِ چھُ آسان گۄڈٕ فیٖس بَرُن سُہ فیٖس چھُ کٲنٛسہِ فیملی کٲنٛسہِ پٔرِوارَس ضوٚرَتھ لگان کہِ تِم چھِ ہؠکان پَنُن پَنُن شامُک بَتہٕ کھؠتھ یا تٔمِس اِنسانَس لَگان کہِ سُہ چھُ ہؠکان پَنُن پَنٕنۍ خاب یِم تٔمِس آسَن تِم پوٗرٕ کٔرِتھ بیٚیہِ چھُ آسان یہِ اِنسانَس اکھ خاب بَچپَن پؠٹھُک روٗدمُت کہِ بہٕ کَرٕ یہِ ییٚلہِ پَتہٕ یہِ پوٗرٕ چھُ گژھان تٔمِس اِنسانَس چھُ باسان کہِ مےٚ مِلیو دُنیاہُک تَمام چیٖز یِم تہِ بہٕ یَژھان چھَس کہِ مےٚ گژھِ ہا یَتھ دُنیاہَس منٛز مِلُن مگر آز چھُ آنلاین یِوان کہِ تُہۍ تھٲیِو گَرِ أکِس سایڈَس سَن أکِس فونَس پؠٹھ لٲگِتھ یورٕ ٲسوسۍ ڈانٕس کَران نہ چھُ کینٛہہ پونٛسَے دِی نہ چھُ کِہیٖنۍ دیُن نہ چھُ ہیٚچھناوٕنۍ نہ چھُ یژھُن نہ چھےٚ ماے نہ چھُ محبت کٲنٛسہِ ہُنٛد بَس مطلب سُہ چھُ مِنتھ تھاوان اَکھ أکِس کہِ أسۍ چھِ ڈانٕس ہیٚچھان یِم چیٖز گژھن نہٕ آسٕنۍ اکھ ڈانس ایٚکیڈمی چھےٚ نہٕ یِتھُے مےٚ ووٚن کہِ یہِ چھےٚ اکھ ڈانٕس ایکیڈمی یٲژ آسان کینٛہہ یہِ چھِ آسان لگاو یہِ چھُ آسان اِنسان سٕنٛز اُمید یہِ چھُ آسان زَن بہٕ چھَس گژھان ڈانس ایٚکیڈمی مےٚ روزِ یہِ دؠماغَس منٛز کِہیٖنۍ نا مےٚ چھُ صبحن تہِ گژھُن مےٚ چھُ صُبحن یِژھن ویژن مِلُن بہٕ ہاو تِمَن یی یہِ سِٹَپ یا تٔمِس اِنسانَس کِنہ وَلہٕ رؠتھ مۄکلیو مےٚ مِلہِ تَنخاہ بہٕ ہؠکَن پَنُن گرٕ چلٲوِتٮ۪ن میٲنۍ گَرِکۍ گژھن خۄش میٲنۍ سٲری یِم تہِ میٲنۍ رِشتہٕ دار چھِ تِم گژھن خۄش ییٚلہِ بہٕ ترقی کَرٕنۍ ییٚلہِ یِم سٹوٗڈَنٛٹ ترقی کَرَن مگر آز بدلیو یہِ نِظامٕے تِکیٛازِ ٹیکنالجی آیہِ واریاہ زیادٕ زیادٕ امہِ سۭتۍ پیٚو واریاہ زیادٕ سٲنِس سماجَس اَثَر سانہِ ہر أکِس چیٖزَس تِم تہِ أسۍ کَران چھِ تِمَن اَثَر تہٕ تَتھ منٛز چھِ یہِ ڈانٕس اِنڈَسٹری واریاہ زیادٕ بُرٕ پٲٹھۍ آمٕژ رَٹنہٕ کیازکہِ واریاہ زیادٕ اَثَر گٔے سوشَل میٖڈیا کہِ وجہ سۭتۍ